مےٚ حظ اوٚن اَکہِ لَٹہِ کیٛاہ چھِ اتھ وَنان بہٕ وَنہو تۄہہِ کیٛاہ مےٚ اوٚن اَکہِ لَٹہِ کیٛاہ چھِ اتھ وَنان یہِ کیٛاہ چھِ اتھ وَنان فِراک سوٗٹ اوٚن مےٚ نٮ۪ٹس پٮ۪ٹھ آنلایَن کوٚر مےٚ یہِ آرڈر تہٕ بہِ أسٕس وۄنۍ وَنان کیٛاہ چھِ اتھ وَنان یہِ یُتھٕے مےٚ وُچھ کَلر وَلر سورٕی یہِ اوس ٹھیٖک تہٕ یہِ کورُن مےٚ یہِ کھوٚت مےٚ وارِیاہ زیادٕ پسنٛد وۄنۍ یُتھٕے مےٚ یہِ پسنٛد کھوٚت مےٚ کوٚر یہِ آرڈر تہٕ اَتھ کٔر مےٚ کیٛاہ چھِ اتھ وَنان آنلینٕے پیمیٚنٹ کٔر مےٚ تہٕ وۄنۍ اتھ اوس ڈیٚلؤری لیٚکھتھ یہِ ہسا واتہِ دۄن دۄن کِنہِ ترٛین دۄہن اَندر یہِ ووت بَرابر تریہِ دۄیہِ وَنے اوس ٹھیٖک ییٚلہِ یہِ ترٛیہِ دُہۍ ووت تہٕ یُتھٕے بہٕ وٕچھان چھَس یُتھ اَتھ پٮ۪ٹھ نٮ۪ٹس پٮ۪ٹھ کَلر اوس نَہ یہِ چھُنہٕ تیُتھ کَلر کِہیٖنۍ بلکُل تہِ نہٕ کِہیںۍ بہٕ گٔیس کیٛاہ مےٚ دوٚپ تیٚلہِ چھَا یِمن چٮ۪ٹھ آسان یِمو ووٚن یہِ کَلر ہُہ یہِ یہِ نٔے چھُ یی نہٕ تیُتھ کَلر یہِ کیٛاہ کلرا چھُ یہِ تہٕ یِمو ووٚن دوٚپُکھ أکہِ کیٛاہ چھِ اتھ وَنان یہِ چھُ ہُہ کَلر یہِ چھُ یہِ کَلر مگر یہِ چھُنہٕ سُہ کَلر کیٚنٛہہ بہٕ گٔے مطلب یُس یِمو کَلر اَتھ پٮ۪ٹھ اوس ہومُت کَپُر اوسُکھ ہومُت یہِ اوس نہٕ تَمہِ آیہِ بلکُل تہِ کِہیٖنۍ نہٕ یہِ اوس بَدل مےٚ گوٚو وارِیاہ زیادٕ مُشکِل کیٛاہ مےٚ دوٚپ وۄنۍ کیٛاہ چھِ اتھ وَنان وۄنۍ چَلو ٹھیٖک چھُ غلطی چھِ اِنساسٕے گَژھان یہِ آسہِ بہٕ کرٕ وۄنۍ یہِ چینٛج یُتھٕے مےٚ کیٛاہ چھِ اتھ وَنان یہِ کٔر یُتھٕے مےٛ یہِ چینٛج یوٚژھ کَرُن وونۍ چھَس بہٕ چینٛج کَران مگر اَتہِ چھُ یِوان کیٛاہ چھِ اتھ وَنان یہِ یُتھٕے مےٚ چینٛج کَرُن تہٕ اَتہِ چھِ وَنان کیٛاہ چھِ اتھ وِنان یہِ نَہ سا گَژھِ نہٕ چینٛج کِہیٖنۍ نہٕ تَتھ چھُ اَکھ وَجہ یہِ کہِ یہِ اَتھ نَہ سا اوس نہٕ مطلب ایٚکٕسچینٛجُک آپشن کِہیٖنۍ نہٕ مگر یِتھ کٔنۍ آنلایَن چھُ آسان سارنی ہُنٛد پرٛوڈکٹن چھُ مےٚ وُچھمُت نارمَلَس منٛز ایٚکٕسچینٛج آفر چھُ آسان یِمو ووٚن اَتھ اوس نہٕ ایٚکٕسچینٛجُک تۄہہِ چھُو تیٚلہِ گۄڈے وُچھن تۄہہِ اوسوٕ ہُہ کَرُن یہِ کَرُن مےٚ گوٚو وارِیاہ زیادٕ مُشکِل تہٕ مےٚ کٔر ژھۄپ مےٚ دوٚپ چِلو وۄنۍ یہِ چھُ تہِ چھُ تہٕ یِمن تہِ پَزِہا نہٕ یِتھ کٔنۍ کَرُن کیٚنٛہہ پتہٕ چھِ گَژھان کٲم تہٕ یُتھٕے مےٚ بوز وۄنۍ یِمو ووٚن یِتھ کٔنۍ ہُتھ کٔنۍ مےٚ گوٚو وارِیاہ مُشکِل تہٕ مےٚ دوٛپ کیٛاہ چھِ اتھ وَنان یہِ یِمن پَزِ ہا نہٕ یہِ کَرُن کِہیٖنۍ یِمن ووٚن مےٚ وۄنۍ دوٚپمس اَچھا ٹھیٖک چھُ اگر نہٕ تُہۍ پۄنٛسہٕ ہیٚکو واپس دِتھ کِہیٖنۍ نہٕ مگر کَم سے کَم ایٚکٕسچینٛج کٔرِو تہٕ یِمو ووٚن تورٕ دوٚپکھ کیٛاہ چھِ اتھ وَنان یہِ کیٛاہ چھِ اتھ وَنان أسۍ ہیٚکو نہٕ پۄنٛسہٕ تہِ واپس دِتھ کیٚنٛہہ نَہ ہیٚکو أسۍ ایٚکٕسچینٛج کٔرِتھ

تہٕ مےٚ گوٚو وارِیاہ زیادٕ مُشکِل تہٕ یہِ ٲس کَتھ